اَسَلامُ علیکُم اے جِناب تُہۍ چھُوا پی پیٖزو پٮ۪ٹھ تۄہہِ چھُ ناو فاضِل احمد میٖر تُہۍ ؤنۍ تو مےٚ مےٚ ٲسۍ گاڈٕ کِلوٗ دہ بَہہ ضروٗرتھ گاڈٕ گاڈٕ چھا گاڈٕ کِلوٗ دہ بَہہ ٲسۍ ضروٗرت مےٚ یی ہن گَرِ پٔژھۍ نہ یِم چھ چھیٚلِتھ ویٚلِتھ چھُوا دِوان أتتھٕے کِنۍ گاڈ چھےٚ اَ گاڈ چھےٚ ہُہ لۄکُٹ قٕسٕم کِنہٕ بوٚڑ قٕسٕم

دَپ سا پیٖس ویٖس چھِ دِوان تُہۍ أتتھٕے بَنٲیِتھ اچھا چَلو ٹھیٖک چھُ مےٚ وۄنۍ کَر یِم بہٕ تیٚلہِ پَگہہ آسہِ نہ ایویلیبٕل اچھا توتہِ لگ بگ کوٗتاہ قۭمَتھ کوٗتاہ گَژھِ اَتھ گاڈٕ کِلوٗوَس ؤنِو تُہۍ قۭمَتھ کوٗتاہ چھِ گَژھان ساڑ ترٛےٚ ہَتھ آسہِ گژھان یہِ لۄکُٹ قٕسٕم نہ پانٛژھ ہَتھ کُس گژھان اَچھا چہ بیٛاکھ ساڑ ژور ہَتھ نہ اَوا اَوا کٲشرِ گاڈٕ چھِ مےٚ ضروٗرت یِم کٲشرِ گاڈٕ چھَنہ یِمٕے چھےٚ مےٚ ضروٗرت

چَلو ٹھیٖک چھِ چَلو ٹھیٖک چھِ بہٕ کَرو صُبحن فون تُلِو بِہِو رۄبَس حوال چَلو ٹھیٖک چھُ بہٕ کَرٕہو تیٚلہِ تُلِو سا بہٕ کَرٕہو تیٚلہِ صُبحن فون